ٹٮ۪کنولجی کوٚر جاب مِلنَس منٛز واریاہ زیادٕ مَدد بیٚیہِ بڑے واریاہ جاب اپرچُنٹی آنلایِن تجارت آنلایِن شاپِنٛگ منٛز چھِ واریاہ زیادٕ جابٕز سٹوٗڈنٛٹ چھِ اَز کل ڈپلومہ کمپیوٹر انجینرنگ منٛز ٹایپِنٛگ سٹونوگرٛافی ویب ڈِزاینِنٛگ بی بی اے اٮ۪م بی اے یِژھَے ٹیکنکل ڈگری کرتھ یم جاب اپرچُنٹی حٲصل کران